وعلیکُم سلام یہِ چھِ حظ ہوٹَل ایم او ایس تُہۍ چھُ حظ اَتہِ یہِ آنَر حظ ہَتہٕ حظ اَسہِ حظ کَریو کَمرٕ بُک اَتہِ ہیٚلو اے بوزان چھُکھ حظ بٲے جان ہَتہٕ حظ اَسہِ حظ کَریو کَمرٕ بُک اَتہِ اَسہِ دَپیٛو تلے یپٲرۍ کِنۍ ہیٚلو اَسہِ حظ اَسہِ حظ کَریو کَمرٕ بُک اَتہِ اَسہِ دَپیٛو گَرِ نیٖرِتھ کَرو آراما اَتہِ ہَتہٕ حظ اَتے اَتے أسۍ پریشان گٔے اللہ تعالہَس پَتھ

اے محمد شفیٖع حظ کَتھ ناوَس یہِ اَتہِ حظ یہِ دَرٕج چھُ جِناب أسۍ حظ چھِ نیٚبرٕ پٮ۪ٹھٕے أسۍ چھِ گٮ۪سٹہٕ آمٕتۍ یور آ ہَتہٕ حظ اَسہِ دپیٛو ییٚتہِ کَرو آرام ییٚتہِ حظ چھِ سۄ پرٛابلَمٕے پرٛابلَم پرٛابلَمَن پٮ۪ٹھ پرٛابلَم کیٛاہ ٹھیٖک چھِ پرٛابلَم گٔیا ٹھیٖک ہَتہٕ حظ ژٕ چھُکھ حظ پاگَل کیٚہو چھُکھ وَنان بہٕ چھُسے وَنان پرٛابلَم گٔے ژٕ چھُکھ وَنان ٹھیٖک گوٚو

کیٛاہ کوٗشِش کٔرِو اَہَن حظ صُبَحس نیرو أسۍ گَرٕ ژٕ کیٛاہ کوٗشِش کَرَکھ راتھ کٮُ۪تھ وۅنۍ اَہَن حظ دوٚپمَے صُبَحس نیرو أسۍ گَرٕ ژٕ نِکھ پَنٕنۍ پیمٮ۪نٛٹ ژٕ کیٛاہ کوٗشِش کَرَکھ وۅنۍ کیٛاہ حظ کوٗشِش ہَتہٕ حظ اَسہِ ہے راتَس گوٚو قیامت اَسہِ دوٚپ أسۍ کَرو آرام ییٚتہِ ییٚتہِ أسۍ گَگرو مٲرۍ کیٛاہ مَنیجَر سُہ کیٛاہ کَرِ مَنیجَر سُہ کیٛاہ گَگَر رَٹیٛاہ سُہ

کیٛاہ رِکَوری ٲسٕکھ گٲمٕژ مےٚ کیٛاہ چھِ رِکَوری کَرُن ہَتہٕ حظ مےٚ چھا پرٛابلَم مےٚ کیٛاہ چھُ رِکَوری کَرُن ہَتہٕ حظ پَتہٕ کَرو أکیٛاہ نٮ۪صٕب رات گوٚو ژٕ کیٛاہ حَل کَرَکھ وۅنۍ اَکھ بَجے رات ہٮ۪تھ پَنٕنۍ پیمٮ۪نٛٹ رٔٹِو صُبحٲے دٔپِو نیرِو سا خۄدایَس حوال وۅنۍ کیٛاہ پرٛا پرٛابلَم روٗز پرٛابلَمچٕے جایہِ بیٚیہِ چھُسَے بہٕ وَنان پرٛابلِم چھِ ژٕ چھُکھ دَپان ہے کِہیٖنٛۍ چھَنہٕ ہے نہٕ حظ نہٕ تِتھٕ پٲٹھۍ کتہِ نیرِ پرٛابلَم حَل اَدٕ مےٚ چھَنا پیمٮ۪نٛٹ کَرٕنۍ صُبَحس اے سُہ حظ چھُے مٮ۪نیجَر صٲب گوٚمُت چَکرَس سُہ کَتہِ ژھانٛڈن وۅنۍ مٮ۪نیجیر وُنکٮ۪س راتھ کٮُ۪تھ اے اَکھ حظ کٲتیٛاہ مےٚ کیٛاہ ہوٹلٕے اوسا بُک کَرُن مےٚ کیٛاہ اوس ہوٹلَس کَرُن اَکھ کَمرٕ حظ سُہ کیٛاہ کَرٕ وۅنۍ مَنیجَر کیٛاہ کَرِ وُنکٮ۪س سُہ رَٹیٛاہ گَگرَن وُنکٮ۪س ییٚتہِ حظ چھُ اَکھ اَکھ گَگُر حظ چھُ بیٛٲرِس سُمبَتھ اے تۄہہِ ہَے ییٚتہِ پٮ۪ٹھ ہور تام چھِ ہوٹلَس ناو تہٕ ییٚتہِ ہسا چھِ فیسَلٹی یِہَے چھا گَگرَن ہٕنٛز فیسَلٹی اے نہَ حظ بہٕ حظ کَرَے کَمپُلینٛٹ کیٛاہ حظ چھُکھ وَنان تیٚلہِ حظ کَرۍزیٚو بہٕ نہٕ حظ دِمو نہٕ پیمٮ۪نٛٹ تیٚلہِ کیٚنٛہہ اَہَن حظ میٛانے ناوٕ حظ اَدٕ کٔہٕنٛدِ ناو چھےٚ چلو چلو اے کیٛاہ حظ چھُکھ وَنان ما تیٚلہِ چھےٚ یہِ تیٚلہِ چھُ یہِ مَنیجَر تہِ چھُنہٕ یہِ مَغزن منٛز کِہیٖنٛۍ مے أمِس کارڈ تہِ ہوو تیٚلہِ کیٛاہ چھِ یہِ پَران أمۍ چھا پوٚرمُت کِنہٕ یہِ چھُ جٲلی مَنیجَر

کٔرِو جَلدی کٔرِو جَلدی